پانٛژھ مُلُک دُنیَہَس مَنٛز گوٚو چاینا گوٚو اکھ دٔیِم گوٚو پاکِستان تریٚیِم گوٚو جاپان امہِ عَلاو گوٚو ٹرکی امہِ عَلاو گوٚو ایٚمیٚریٖکا رَشیا فرانٛس وَغیرہ